ہیٚلو اسلام وعلیکُم وعلیکُم اسلام تُہی بہٕ وَنو بہٕ حظ چھَسو تۄہہِ واریاہ فین اہن حظ مطلب خدا کٔرۍنَو آباد تُہنٛد مطلب بہٕ چھَس واریاہ زیادٕ تُہنٛد رول سۭتۍ گٲمٕژ تُہی کٲتیٛاہ اَصٕل تُہۍ ؤنۍتَو مےٚ تۄہہِ کِتھ کٔنۍ پَکنووٕ تُہنٛد یہِ مطلب پڑھٲے ایٚجوکیشَن بیٚک گرٛاوُنٛڈ کِتھٕ کٔنۍ تۄہہِ کِتھ کٕنۍ کوٚروٕ یہِ کَمال یَتھ مطلب زِنٛدگی مَنٛز بہٕ تہِ چھَس یژھان بہٕ گٔژھٕ ہا یی کَرٕنۍ ریجَکٹ آ سُہ حظ چھےٚ آ سُہ چھِ واریاہ اصٕل کِتاب

نا واریاہ تُہی چھُ مطلب بہٕ ہیٚکہٕ نہٕ آ اِنشااللہ اِنشااللہ آ تٔمِس چھُ ضروٗری بوزُن